بہٕ چھَس تٕہٕنٛز اٮ۪جَنسی پٮَ۪ٹھ پرٛٮ۪تھ دۄہ پرٛٮ۪تھ دۄہ ییٚلہِ تہِ مےٚ کُنہِ جایہِ گژھُن آسہِ بہٕ چھَس تُہٕنٛدِ اٮ۪جَنسی پٮ۪ٹھ پنٛنہِ خٲطرٕ اَکھ کار نِوان پانَس خٲطرٕ اگر مےٚ کُنہِ جایہِ گژھُن آسہِ بہٕ چھَسو تۄہے وَنان مےٚ دِیِو سا کار بُک کٔرِتھ تہٕ وٕنۍکٮ۪ن تہِ چھَس بہٕ یَژھان تۄہے نِش اَکھ کار بُک کَرٕنۍ تۄہے ٹرٛانَسپوٹ اٮ۪جَنسی نِش چھَس بہٕ یَژھان کار بُک کَرٕنۍ تہٕ کیٛازِ تہِ مےٚ چھُ پَنٛنہِ یا مےٚ چھِ پَنٛنٮ۪ن فرٛٮ۪نٛڈن سۭتۍ گژھُن أکِس جایہِ چَکرَس چھُ اَسہِ گژھُن واریاہ دوٗر تہٕ بہٕ چھَسو تۄہہِ یی یَژھان وَنُن کہِ مےٚ دِیِو سا تُہۍ اَکھ کار گٲڑۍ اَکھ یَتھ منٛز یَتھ منٛز أسۍ چَکرَس ہسا ہٮ۪کو گٔژھِتھ مگر بہٕ چھَس یژھان تۄہہِ یہِ وَنُن کہِ تتھ گوٚژھ مےٚ آسٕنۍ واریاہ کَم ریٹ تِکیٛازِ تُہۍ ہیٚکو مےٚ وٕنۍکٮ۪ن ڈِسکاوُنٛٹ دِتھ تِکیٛازِ بہٕ چھَس تۄہہِ نِش بہٕ چھَسو تۄہہِ اَکھ ریٚگیوٗلَر کَسٹَمَر یۄس تۄہہِ نِش ییٚلہِ تہِ مےٚ ضوٚرَتھ آسہِ بہٕ چھَس تۄہہِ نِش گٲڑۍ کَران تہٕ وۄنۍ چھَس بہٕ یی یَژھان وَنُن کہِ مےٚ کٔرِو سا ڈِسکاوُنٛٹ اَتھ خٲطرٕ تہٕ تاکہِ بہٕ کَرٕ تۄہہِ نِش گٲڑۍ بُک بہٕ ہٮ۪کہٕ پنٛنٮ۪ن یِمَن دوستَن تہِ ؤنِتھ تہٕ أسۍ اَسہِ کوٚت چھِ گژھُن بیٚیہِ ہٮ۪کہٕ بہٕ تِمَن یہِ تہِ ؤنِتھ مےٚ کۄس گٲڑۍ کٔر بُک بیٚیہِ یۄس تہِ گٲڑۍ تٕہٕنٛز آسان چھےٚ سۄ چھےٚ آسان واریاہ کَمفٲٹ اَصٕل چھِ آسان تَتھ مَنٛز چھِ یِوان بیٚہنَس تہِ اَصٕل حِساب مَزٕ چھِ یِوان تہٕ وٕنۍکٮ۪ن تہِ چھَس بہٕ یَژھان اَکھ بٔڑ اَکھ بٔڑ سوموٗ اَکھ بُک کَرٕنۍ تٕہٕنٛزِ اٮ۪جَنسی پٮ۪ٹھ یۄس واریاہ اَصٕل حظ یَتھ یۄس صاف آسہِ یۄس نہٕ خراب گٲڑۍ آسہِ کِہیٖنۍ واریاہ اَصٕل گٲڑۍ گٔژھ سۄ آسٕنۍ سۄ چھَس بہٕ یژھان تٕہٕنٛدِ اٮ۪جَنسی پٮ۪ٹھ بُک کَرٕنۍ تہٕ بیٚیہِ دِیِو سا مےٚ واریاہ ڈِسکاوُنٛٹ اَتھ تاکہِ بہٕ چھَس تِکیٛاز بہٕ چھَس بہٕ ہٮ۪کَکھ باقِیَن فرٛٮ۪نٛڈ تہِ اَمہِ خٲطرٕ ؤنِتھ بہٕ ہٮ۪کہٕ تِمَن ؤنِتھ یہِ چھُ اَمہِ پٮ۪ٹھ چھُ مِلان ڈِسکاوُنٛٹ اَمہِ اٮ۪جَنسی پٮ۪ٹھ اَمہِ پٮ۪ٹھ چھُ کَمٕے دِوان یِم چھُو دِوان کَمٕے ہَنٕے کَمٕے ہَنٕے پونٛسَن ییٚلہِ گٲڑۍ آسیو کَرٕنۍ تہٕ تُہۍ دِیِو مےٚ وٕنۍکٮ۪ن اَمہِ خٲطرٕ کَمٕے یا کمسٕے ریٹَس تاکہِ بہٕ ہٮ۪کہٕ پنٛنٮ۪ن فرٛٮ۪نٛڈَن پنٛنٮ۪ن دوستَن تہِ ؤنِتھ تہٕ تِم تہِ آسَن پَتہٕ تٕہٕنٛزی اٮ۪جَنسی پٮ۪ٹھ کانٛہہ گٲڑۍ نِوان تَمہِ سۭتۍ مِلیو تۄہہِ تہِ واریاہ اَصٕل فٲیدٕ تہٕ مےٚ تہِ ہٮ۪کہِ تَمہِ سۭتۍ واریاہ فٲیدٕ یِتھ تہٕ بہٕ چھَسو تۄہہِ لاسٹَس پٮ۪ٹھ یہِ یژھان وَنُن اگر تُہۍ مےٚ گٲڑۍ دِیِو مگر دیٖزیو کَم ریٹَس پٮ۪ٹھ تاکہِ بہٕ ہٮ۪کہٕ پنٛنٮ۪ن فرٛٮ۪نٛڈن تہِ ؤنِتھ تہٕ تِم تہِ آسَن پَتہٕ تُہٕنٛدی پٮ۪ٹھ کار گاڑِ بُک کَران